وَعلیکُم اَسَلام اَسَلام علیکُم آ ٹھیٖک الحمدُاللہ تُہۍ چھُو حظ ٹھیٖک اَہَن حظ آ آ ؤنِو حظ ناو تُہۍ اَچھا ٹھیٖک ٹھیٖک اَچھا ٹھیٖک

اَچھا ٹھیٖک یِم چھِ سٲری یِم چھِ بیٚسِک مطلب دَوا یِم مطلب سانہِ زِنٛدگی منٛز چھِ لَگان یِم چھِ ایٚوِلیبُل کیٚنٛہہ کیٚنٛہہ چھُنہِ پَروا یِم چھِ سٲری موٗجوٗد تۅہہِ کَر چھِ یِم ضروٗرَت ییٚمہِ ساتہٕ حظ تۅہہِ آسوٕ ضروٗرَت تَمی دۄہ بہٕ کیٛاہ حظ ووٚنمو تۅہہِ مےٚ مےٚ نِش چھِ ایٚوِلیبُل تۅہہِ چھُ یُن آ تی حظ روزِ بہتر اگر تُہۍ وُنکٮ۪س تَمہِ دۅہ تانۍ یِتھ تیٚلہِ سوزَن بہٕ کِہیٖنٛۍ ٹھیٖک حظ چھُ آ یِتھٕ پٲٹھۍ چھِنہٕ أسۍ کٲنٛسی مطلب ڈِسکَاوُنٛٹ دِوان کیٛازِ کہِ یِمن چھِ آسان مطلب پٮ۪ٹھٕے آمُت پرٛایِز اورے تہٕ ڈِسکاوُنٛٹ چھِنہٕ مطلب أسۍ ہٮ۪کان دِتھ کِہیٖنٛۍ تۅہہِ چھُوا حظ گۄڈٕنٮ۪تھ ؤنۍتَو مےٚ تُہۍ چھُوا یہِ کوٚرمُت کنسلٹ ڈاکٹرن یہِ اَچھا تُہۍ تُہۍ کٔرۍتَو کٲم تُہۍ أنۍزیٚو رِسپٹہٕ یوٗرۍ تُہۍ آ رِسیٹ أنۍزیٚو سۭتۍ یَتھ پٮ۪ٹھ سُہ أنۍزیٚو سۭتۍ بہٕ دمہٕ ہو تۅہہِ مےٚ حظ ووٚنمو تۅہہِ مطلب یہِ چھُ اورے یِوان تہٕ وۅنۍ اگر تُہۍ کیٚنٛہہ چھُنہٕ پَروا یِیِو تُہۍ ٹھیٖک چھُ اگر نہٕ بہٕ ٲسٕس تَتہِ مطلب کِہیٖنٛۍ تہٕ تیٚلہِ کٔرۍزیٚو کٲم تَتہِ چھُ بیٛاکھ نَفر چھُ تَتہِ آسان تہٕ تٔمِس نِش گَژھۍزیٚو تٔمِس کرٕ بہٕ پَتہٕ سینڈ

تُہۍ حظ کرۍزیٚو مےٚ واٹٕس ایٛپ ٹھیٖک حظ چھُ اگر بہٕ پانہٕ وَنہٕ تٔمس تَتی اَدٕ کیٛاہ ٹھیٖک چھُ اسلام علیکُم